ییٚکیاہ بایک چھُس بہٕ چَلاوان تہٕ بایِکہِ بایِک چَلاوٕنۍ مَگَر تِتھ کٔنیٚتھ یِتھ کٔنیٚتھ شوٗبہِ یہِ چھُ مےٚ بَڑٕ پَسَنٛد تہٕ أسۍ چھِ ؤریَس مَنٛز اَکہِ لَٹہِ ییٚمہِ ساتہِ موسمِ گَرما آسہِ رٮ۪تہٕ کٲلِس مَنٛز چھِ أسۍ اَکہِ لَٹہِ زٕ ژور دوس اِکوٹہٕ بایکَن پیٹھ کھٔسِتھ پَتہٕ کُنہِ صحت اَفزا مَقامَس پیٹھ گَژھان یۄیس گٔے أسۍ ٹَنٛگ مَرگہِ چھُ اکھ صحت اَفزا مقام یتھ زَن درنٛگ وَنان چھِ تور گٔے أسۍ یۄہُس بایکہِ پیٹھ ژور پانٛژھ نَفَر مےٚ وَرٲے ٲسۍ ژور بہٕ ہیٚتھ اوسُس پانٛژھ بایکَن پیٹھ تہٕ أسۍ کِتھ کنۍ چھِ پلان کَران گَژھنہٕ خٲطرٕ کہِ أسۍ چھِ اکھ ریٚتھ برونٛٹھ پرگرام بَناوان کہِ گۄڈنیٚتھ چھِ أسۍ وَنان پھلٲنۍ ریٚتَس مَنٛز گَژھو أسۍ تمہِ ساتہٕ آسہِ کٲم وٲم تہِ کَم یور آسہِ گَریلو کٲم تہِ آسہِ کِم یورٕ آسَن گَرمہٕ چھُٹی تہِ آسَن سُکوٗلَن آسن چھُٹی تہِ اَتھ مَنٛز چھِ أسۍ بَناوان پروگرام کہِ فَلٲنٛۍ ریٚتس مَنٛز گَژھو أسۍ ییٚمہِ ساتہٕ زَن پَتہٕ کَم ٹایم چھُ روزان پَتہٕ چھِ أسۍ ڈیٹ کَران ڈِسایِڈ کہِ فَلٲنٛۍ ڈیٚٹَس پیٹھ چھُ چاہے سَن ڈے آسہِ یا کۄس تہِ دۄہ آسہِ مَگَر چھُٹی آسہِ سکوٗلَن گَرمہٕ چھُٹیَن مَنٛز چھِ اَکثَر گَژھان تہٕ بَناوان چھِ أسۍ پلان پَتہٕ ییٚمہِ ساتہٕ أسۍ نیرنٕچ تَیٲری چھِ کَران أسۍ چھِ تریشہِ بوتَل تہِ تُلان سۭتۍ اَگر مُمکِن گَژھِ تہٕ لَنٛچ تہِ تُلَو أسۍ سۭتۍ تہٕ نیران چھِ أسۍ پرٛٮ۪تھ کانٛہہ چھُ وٕنکیٚنَس بِزی آسان اتھ بِزی ٹایمَس مَنٛز آو واریاہ زیاد آوٕرۍ چھِ آسان اتھ مَنٛز ٹایِم کَڑُن اَکہِ حِساب اَگَر وٕچھو تہٕ مُشکِل مَگَر یِتہِ چھُ ضروٗری کہِ کُنہِ نَتہٕ کُنہِ جایہِ صحت اَفزا مَقامَس پیٹھ جایہِ پیٹھ گَژھَو أسۍ أسۍ چھِ پرٛٮ۪تھ ؤریہِ گَژھان اَکہِ لَٹہِ سُہ خاص کَر ایٚسپیشلی چھِ أسۍ گَژھان ییٚلہِ ریٚتہٕ کٲلِس مَنٛز گَرمہٕ چھُٹی چھِ گَژھان گَرمہٕ چھُٹیَن مَنٛز چھُ آسان پَتہٕ سکوٗل ٹہَ تہٕ چھُ نہٕ آسان گَژھُن کینٛہہ ٹایم چھُ آسان کم خرچ کَرُن تہٕ گَرِ تہٕ چھنہٕ آسان تِژھ کینٛہہ کٲما کینٛہہ پَتہٕ چھِ أسۍ اکھ دۄہ تھاوان یہِ فکٕس کٔرِتھ ؤریَس مَنٛز چھِ أسۍ اَکہِ لَٹہِ گَژھان ضروٗری زٕ ژور دوس تہٕ مَگَر تمہِ ساتہٕ کیاہ گَژھِ آسُن تِم ژۄنوٕے ییٖتیاہ تہِ گَژھَن تِم گژھن آسٕنۍ اصل بایک چَلاوَن وٲلۍ تِم گَژھَن آسٕنۍ لاسنٕز ہولڈَر وٲلۍ تِہِنٛزَن بایکَن ہٕنٛدۍ گَژھَن آسٕنۍ ڈاکیمنٹس کاغَز گَژھَن آسٕنۍ پوٗرٕ پَتہٕ چھِ أسۍ یہِ پریٚپریشَن کَران تہٕ پَتہٕ چھِ أسۍ گَژھان تہٕ امہِ صحت اَفزا مَقامُک چھُ لُطُف تُلان تکیازِ صحت اَفزا مُقامَس مَنٛز چھِ اِنسانَس قۄدرَتی اکھ سکوٗن اکھ مِلان جِسمَس چھُ طاقَت مِلان بیٚیہِ چھُ رُحَس سکوٗن تہِ مِلان